آ أسۍ چھ یژھان زِ یِم ہسا سُہ لٔڑکہٕ سکوٗل لیول پاس کرن تِمن پزِ تِمو منٛز یِمن مطلب یَس یہِ شوق آسہِ تہٕ تِم تھایِن تعلیٖم منٛز برونٛٹھ کُن یِم تَتھ قأبل آسن تہٕ تِم کٔرِنۍ مطلب تعلیٖم منٛز جأری حظ یِم نہٕ یِمن باسہِ أسۍ ہیٚکو نہٕ برۄنٛہہ کُن پٔرِتھ تِمن پزِ سُلہِ گرِ حظ یا تہِ گرِکٮ۪ن ۂنٛزِ کامہِ منٛز اَتھ بٹاوُن تہٕ نَتہٕ کُنہِ مطلب کامہِ ہنٛدِ خأطرٕ پننِس ایریا ہس منٛز گژُھن حظ تِکیٛازِ تِم اگر تعلیٖم جأری تھاون تہٕ تِم ہیٚکن مطلب بروٗنٛہہ کُن ناکام گٔژھِتھ حظ ییٚمہِ کہ وجہ سۭتۍ پتہٕ تہنٛز لایِف حظ خراب چھ گژھان تَتھ سۭتۍ سۭتۍ چھ یژھان أسۍ ییٚمہِ ساتہٕ أسۍ مطلب تعلیٖم حأصِل کرو تہٕ أسۍ گژھو اِنشااللہ بروٗنٛہہ کُن تہِ کامیاب گژھٕنۍ اَتھ سۭتۍ سۭتۍ یُس سون مین مقصد چھ آسان زِ اَسہِ گژھہِ کانٛہہ مطلب نوکری میلٕنۍ ملازمت میلٕنۍ حظ پٔرتھ کٔرِتھ تہٕ تِم لٔڑکہٕ یِم مطلب پرنس کِتۍ اَصل آسن تِم ہیٚکن پنٔنۍ یہِ تعلیٖم حظ جأری تھأیِتھ البتہ یِمن وۄنۍ باسہِ أسۍ ہیٚکو نہٕ برۄنٛہہ کُن پٔرِتھ تِمن پزِ سُلہِ گرِ حظ مطلب گرِکٮ۪ن ہِنٛز کامٮ۪ن منٛز اَتھہٕ نیُن یا تہٕ پزٮ۪کھ مطلب کُنہِ جابہٕ خأطرٕ کوٗشِش کرٕنۍ حظ تہٕ أمہِ سۭتۍ ہیٚکہِ تِہُنٛد ٹایم تہِ بٔچِتھ تہٕ بیٚیہِ گژھن تِم وارٕ کارٕ حظ کامیاب تہِ